اَلسلامُ علیکُم وعلیکُم السلام محترم مےٚ اوس عرض حظ مےٚ اوس تھوڑا حظ نَژُن پہن کٔشیٖرِ اوس مےٚ تھوڑا ٹرٛیوٕل کَرُن اگر ژٕ نہ حظ مےٚ چھِ اوٚوَر آل کٔشیٖرِ ٹرٛیوٕل کَرُن حظ

اچھا اَدٕ اَکھ دۄہ تھٲیتو سُہ تہِ حظ اَکھ دۄہ تھٲیتو تُہۍ سُہ تہِ حظ سِرینگر تہِ مگر باقٕے جایہِ تہِ چھِنہٕ اَسہِ یہِ

ٹھیٖک دیٹ میٖنٕز تیٚلہِ گژھِ اَسہِ لگ بگ ہفتہٕ دَہ دۄہ آسُن آ تِتہِ ہٮ۪کہِ ٲسِتھ حظ اگر مَشوَر پیوٚو تہٕ تِتہِ ہٮ۪کو کٔرِتھ

گوٚو دیٹ میٖنٕز کہِ ہفتہٕ کھٔنٛڈ لَگہِ اَسہِ دیٹ میٖنٕز کہِ ہفتہٕ کھٔنٛڈ لَگہِ حظ اچھا تُہۍ ؤنۍتو مےٚ مہربٲنی کٔرِتھ وۄنۍ جایَن ہُنٛد ناو ؤنۍتو مےٚ بہٕ کوٚت کوٚت ہٮ۪کہٕ حظ گٔژھِتھ

بِلکُل بِلکُل

ٹھیٖک چھِ نہ حظ نایِٹ سِٹے تہِ ہے روزِ ٹھیٖک کیٛازِ تھکاوَٹ وَکاوَٹ چھِنہٕ گژھان

اَہَن حظ شِکارا رایِڈٕے زیادٕ

اچھا تُہۍ چھُو اوٚوَر آل سورٕے پٮ۪کیج حظ یہِ کران اَتھ اَتھ اچھا ٹھیٖک ٹھیٖک ٹھیٖک تہٕ تویتہِ تۄہہِ اندازا اَتھ کٔژ پونٛسہٕ لَگَن اَسہِ اچھا یہِ چھِ تٔتھۍ حِساب کِتابَس پٮ۪ٹھ ٹھیٖک چھُ بہتر تُہٕنٛد چھُ واریاہ واریاہ شُکریہ تۄہہِ دِژوٕ یہِ اِنفارمیشَن کہِ ٹھیٖک حظ چھُ ٹھیٖک شُکریہ سَر شُکریہ سَر تھینکیوٗ تھینکیوٗ سَر تھینکیوٗ اَلسلامُ علیکُم وعلیکُم السلام